ہیلو ہیٚلو وعلیکُم سلام سداب ہوٹلَس منٛز آ سداب ہوٹلَس منٛز چھُ تُہنٛد خٲرمقدم ؤنۍ توجناب آ اَصٕل پٲٹھۍ تُہۍ چھِ ٹھیٖک تُہۍ کٕم چھِو ٹھیٖک لوکَل گایِڈ مطلب ٹوٗرِسٹ گایِڈ ٹھیٖک چھُ کیٚنہہ چھُنہٕ پَرواے کۭتیاہ نفر چھِ یہِ نان اے سی چھ ضوٚرَتھ کِنہٕ اے سی دار روٗم چھِ ضوٚرَتھ ٹھیٖک چھُ اَسہِ چھِ روٗم ایولیبٕل ؤنکٮ۪ن اے سی وِد اے سی مگر تھوڑا چھِ کاسٹلی گژھان روٗم سٔرو مِلیو تۄہہِ روٗمہٕ سٕے پٮ۪ٹھ تۄہہِ چھُنہٕ ہوٹل پٮ۪ٹھ گژھنٕچ ضوٚرتھ کینٛہہ اُدر اِدر کھٮ۪نہٕ خٲطرٕ بیٚییہِ ؤنۍ تو مےٚ تِم چھا نان ویج کھٮ۪وان کِنہٕ ویجٹیریَن

اَسہِ چھِ ویجٹیریَن تہِ تہٕ نان ویجٹیریَن تہِ یِم یِم تہِ تُہۍ اگر تِم کُنہِ تہِ کَنٹری ہٕنٛدۍ آسہِ نہٕ اَسہِ چھِ تَمام فُڈ ییٚتہِ ایویلیبٕل آسان نان ویٚج ویٚج ساوُتھ اِنڈیَن فُڈ ایوری ٹھِنٛگ سورُے سورُے کینٛہہ چھُ ایویلیبٕل اَلبتہ روٗم گژھو تھوڑا کاسٹلی أسۍ چھِ ہیٚوان مطلب پٔر ڈے اینڈ نایِٹ ٹُوَنٹی فور آوٲرٕس چھِ أسۍ رَٹان ٹوٗ تھاوزَنڈ رُپیٖز پَتہٕ چھِ نان اے سی روٗم یِوان نان اے سی روٗم چھِ پنٛدہاے شیٚتھ مگر ٹوٗ تھاوزَنٛڈ یِم أسۍ دِوان چھِ تَتھ چھِ اَکھ چیٖز گژھان تَتھ چھِ دۄہے ڈرٛاے کِلیٖنِنٛگ گَژھان صُبحٲے صُبحٲے شامنَس تہِ گَژھان ؤنۍ ڈرٛاے کٕلیٖنِنٛگ روٗم سٔروِس گژھان بیٚیہِ چھِ اَکھ واے فاے آ واے فاے چھِ ایویلیبٕل اگر تُہۍ یہِ ٹوٗ تھاوزنٛڈ وول پیکیج نِیِو بیٚیہِ چھُ ڈَل لیک وِو یِوان مطلب تَتھ خٲطرٕ چھِ الگ روٗمٕز سُہ چھِ ہیٚرمِس لاسٹ فلورَس پٮ۪ٹھ یِوان تَمہِ پَتہٕ چھِ ڈَل لیک فُل یِوان اتھِ اَلبَتہ سُہ گژھتھ تھری تھاوزنٛڈ رُپیٖز پٔر نایِٹ ڈے اینٛڈ نایِٹ ڈل لیک وول چھُو تۄہہِ ضوٚرَتھ تھرٛی تھاوزَنٛڈ شےٚ ہتھ رۄپیہِ گژھو تۄہہِ کَم لگ بگ ٹُوَنٹی فور ہنٛڈرنٛڈ گَژھو تۄہہِ

فیسَلٹی چھِ واریاہ اَصل بیٚیہِ چھِ آب مطلب ٹھنٛڈٕ آب آسہِ ضوٚرتھ گرم آب آسہِ ضوٚرتھ گیٖزر ویٖزر سورُے فِٹ مطلب روٗم چھِ اے کلاس اگر تُہۍ اکہِ لَٹہِ تِم اَننہٕ بروٹھ پانہٕ تہِ دِیِو حظ روٗمَن ووٗمن تُہۍ ہیکِو اَصٕل پٲٹھۍ تہِ وچھِتھ اسہِ کٕۍ کیاہ روٗم چھِ تِمن خٲطرٕ تھٲے مٕتۍ کۭتیاہ روٗم چھِ ویسے بُک کَرٕنۍ ٹھیٖک تُہۍ ؤنۍ تو مےٚ یہِ آیڈنٹٹی چھِنہ تِمَن سارنے آدار کارڈ وغیرہ آسہِ تِمن سارنٕے کیٚنٛژھہا آیڈنٹٹی گژھِ آسٕنۍ کیٛاز آز چھُنا مینڈیٹری آز چھِ پُلیٖس آز چھِ پٮ۪وان پُلیٖس سُے آز چھِنا پُلیٖس ویرِفِکیَن پُلیٖس ویرِفِکیشَن پیوان کَرٕنۍ تمہِ کِنتھ چھِ زیادٕ پَہَم مَسلہٕ گژھان تَوَے آ کار پارکِنٛگ تہِ چھِ ایویلیبٕل کار پارکِنٛگ تہِ چھِ فرٛی اَسہِ یِم سٲنِس ہوٹلس منٛز چھِ روٗم روٗم رٮ۪نٛٹ کَران تِمَن خٲطرٕ چھِ کار پارکِنٛگ فِرٛی البتہ اگر کار واش تہِ آسہِ کَرناوُن کار واش تہِ چھِ ہٮ۪کان کٔرِتھ کار واش وغیرہ تہِ چھِ کران مگر تَتھ پٮ۪ٹھ چھِ تھوڑا ایکٕسٹرا چارجِز لَگان کار پارکِنٛگ کار واش نہ نہ کار پارکِنگ چھِ واریاہ اَصٕل پٲٹھۍ کینٛہہ چھُنہٕ پَرواے تُہۍ ؤنِو تُہۍ أنۍ ہُک تِم عٲش کٔرِتھ تۄہہِ آسو بہٕ دِوان ڈسکاونٹ کینٛہہ چھُنہٕ پرواے آ تُہۍ کٔرِو وِزِٹ پٔرسنلی تُہۍ دِیِو نظر روٗم کِتھ کیٛاہ چھِ ییٚلہِ تۄہہِ باسیو ٹھیٖک چھِ تہٕ تیٚلہِ کَرو ڈن ییٚتھی کَرو بُکِنٛگ